شُرۍ ییٚلہِ گرِ چھِ آسان یِم چھِ گۄڈٕنٮ۪تھ یِوان اورٕ چھِ یِم گِنٛدان آسان پانہٕ ؤنۍ پتہٕ چھِ یِم نیبر نیران گژھان چھِ یِم پارکہِ منٛز پارکہِ منٛز چھِ یِم گِندان کھیلہٕ جوٗلن چھِ آسان گِنٛدان تتہِ چھِ یِم نیران پتہٕ چھِ یِم گِنٛدان بیٹس پتہٕ چھِ یِم آسان گِنٛدان کھو کھو پتہٕ چھِ یِم پانہٕ ؤنۍ آسان دو درور کران تمہِ پتہٕ چھِ یِم یِوان گرٕ پتہٕ چھِ گرِ تہِ یِم آسان گِنٛدان موبایلن چھِ گِنٛدان موبایلن چھِ گیمہٕ وٕچھان یِم ٹی وی چھِ آسان وٕچھان یِم ٹی وی یس پٮ۪ٹھ چھِ یِم کاٹوٗن آسان وٕچھان یِم یمٕے یمٕے چیٖز چھِ آسان بیٚیہِ چھِ یِم تمہِ پتہٕ کران کٲم تمہِ پتہٕ چھِ یِم پانہِ ؤنۍ آسان بیٚیہِ دو درور کران ہیرِ یۄن